اَس اَلسلامُ علیکُم وعلیکُم السلام جی میرا ہاوُس ہے اس کی کَنٛڈِشَن ابھی مےٚ چھُ ہاوُس تَتھ چھےٚ کَنٛڈِشَن واریاہ خراب تہٕ مےٚ چھِ تَتھ یہِ مےٚ چھِ تَتھ ڈٮ۪کرایشَن کَرٕنۍ رَنٛگ کَرُن واریاہ کَرُن مطلب آ آ مےٚ چھِ کَرٕنۍ اِنٛٹیٖریر بیٚیہِ ڈِزاینِنٛگ تُہۍ چھُو حظ یہِ اچھا اَفشانہ اِنٛٹیٖریر ڈِزایِن آ مےٚ حظ چھِ یہِ گیٚسٹ ہاوُس نِشاطَس منٛزٕے لگ بگ لوکیشَن چھِ برابر یہِ حظ چھِ سَڑکہِ سۭتۍ یہِ حظ چھِ سَڑکہ پٮ۪ٹھٕے آ یہِ مکان مےٚ یہِ چھِ واریاہ پرٛون بہٕ چھَس وَنان یہِ گژھِ تٔمۍ آیہِ رٮ۪نِویٹ گژھُن یہِ مطلب گژھِ یہِ گژھِ واریاہ خوٗبصوٗرَت بَنُن تَتھ چھےٚ کَنٛڈِشَن واریاہ خراب آ نِشاط پُلیٖس سِٹیشنَس نزدیٖک پارکہِ اپوزِٹ یہِ ؤنۍتو مےٚ یہِ تُہۍ مطلب تُہ اَتھ یہِ کوٗتاہ کیٛاہ گژھِ مےٚ اَتھ چھا آفَر کیٚنہہ تۄہہِ تُہٕنٛدِ طرفہٕ کیٛازِ مےٚ حظ وُچھ نٮ۪ٹَس پٮ۪ٹھ یہِ تُہٕنٛدِ طرفہٕ چھِ واریاہ یہِ مطلب سہوٗلِیَت مِلان اَہَن حظ آ تہٕ مگر مےٚ حظ گٔژھ یہِ مےٚ گٔژھ یہِ کٲم مےٚ گۄژھ یہِ مکان واریاہ اَصٕل گژھُن یہِ گژھِ باسُن نوٚو بہٕ چھَس یژھان مےٚ گژھِ نوٚو پیوٚن یہِ بناوُن مگر مےٚ حظ گژھِ یہِ نَیہِ کھۄتہٕ اصٕل بَنُن یِتھۍ چھِ مےٚ اَتھ یہِ ڈیکریشَن کَرٕنۍ مےٚ نہ حظ چھِنہٕ تَمیُک ٹینشَن ٹوٹل کِہیٖنۍ یوٗتاہ تُہۍ مےٚ ؤنیُو بہٕ چھَس دِنہٕ خٲطرٕ تیار کیٛازِکہِ مےٚ گژھِ مکان ٹھیٖک گژھُن مےٚ چھِ تَتھ سۭتۍ مطلب مےٚ چھِنہٕ غرض دروٚگ آسیا دروٚگ آسیا سَستہٕ آسیا کیٛاہ ٲسِن مگر مےٚ گژھِ مکان واریاہ اَصٕل بَنُن سَستَس منٛز گژھِ نہٕ تہِ پاسِبُلٕے مگر مےٚ چھِ پتہ درٛوٚگسٕے منٛز گژھِ مگر مےٚ گژھِ واریاہ اصٕل گژھُن

نہ حظ سُہ چھُنہٕ حظ پرٛون بنٲیِتھٕے سُہ ما چھِ نوٚو تۄہہِ بناوُن نَیہِ سَرٕ کھڑا کَرُن سُہ چھُو تۄہہِ پرٛٲنۍ پرٛٲنِس کَرٕنۍ ڈیکُریشَن اَدٕسا اَدٕسا چلو شُکریہ شُکریہ اچھا بِہیُو خۄدایَس پگاہ واتو تیٚلہِ أسۍ تُہٕنٛدِس یَتھ پٮ۪ٹھ اَلسلامُ علیکُم